ہیٚلو محمد شفیع صٲب ہیٚلو محمد شفیع صٲب وعلیکُم سلام تُہۍ چھِو حظ ٹھیٖک آ تۄہہِ چھِوا گرٕ بار ٹھیٖک اَسہِ حظ ٲسۍ کیب کَرٕنۍ اَسہِ اوس مُغل گاڑنَن تام گَژھُن دۅہَس اَسہِ کوٗتاہ تامَتھ لَگہِ اَسہِ کوٗت حظ لَگہِ أسۍ حظ چھِ پانٛژھ نفر

اَسہِ چھُ صُبحٲے نیرُن آ لگ بگ نیرو أسۍ ستھ ساڑ ستھ ہیٛوٗ آ اَسہِ چھُ گَژھُن مگر سارنٕے مُغل گارڑنن واتُن چھُنہٕ اَسہِ حظ چھُ گَژھُن سارنٕے مُغل گارڑنَن أسۍ چھِ نَفَر پانٛژھ چھِ نیٚبرٕ پٮ۪ٹھ آمٕتۍ اَوے اَسہِ ؤنۍتو اَسہِ کوٗت لَگہِ تُہۍ یے یٲتۍ تُہۍ چھِو زیادٕ وَنان ریٹ ریٹ چھِ کیٛاہتام زیادے توتہِ کم چھُنہٕ کِہیٖنٛۍ مےٚ چھِ تُہۍ پَنٕنی وۅنۍ أسۍ ییٚلہِ تہِ یِمو أسۍ ییٚلہِ تہِ یِمو أسۍ چھِ تۄہی نِش یِوان اَسہِ کیٛاہ وۅنۍ چھُناہ اَسہِ تیٚلہِ یِنُے تُہۍ ؤنِو گٲڑۍ کۅس آسہِ

چلو ٹھیٖک ٹھیٖک تُہی ٲسوٕ کِنہٕ ترٛےٚ دۅہہ ؤنو نفر کانٛہہ سوٗزۍہوٗن

مگر وۅنۍ لفظ تُہۍ کٔرِو وۅنۍ لاسٹَس کوٗتاہ چھُ وۅنۍ اَسہِ دیُن کیٛازکہِ أسۍ چھِ ییٚلہِ تہِ یِمو أسۍ چھِ یِوان تۄہی نِش اَسہِ چھِ وۅنۍ سِٹوڈنٛٹ وِٹوٗڈنٛٹ وۅنۍ اگرے بٔڈۍ نفر آسہو تۄہہِ چھِو أسۍ پَنٕنی تۄہہِ تُہۍ ؤنِو وۅنۍ جینون ریٹاہ تُہۍ ؤنِو وۅنۍ زٕ ساس تام اگرے گَژھِ چلو چلو ٹھیٖک ٹھیٖک صُبحٲے وٲتۍزیٚو تُہۍ آ تُہۍ روٗززیٚو تیار آ بس حظ شُکریہ بِہِو بِہِو